زندگی منٛز چھُس بہٕ وٕنکٮ۪ن سارِوی زیادٕ وٮ۪لوٗ دِوان پنٛنہِ فیملی تہٕ ٹایمس تہٕ پرنس تِکیٛازِ یِم چھِ ترٛےٚ چیٖز یِم زن أکِس اِنسان سٕنٛز اکھ زندگی بہتریٖن بنٛنس منٛز اکھ اہم کِردار چھِ ادا کَران تہٕ اگر تۄہہِ بہٕ ونہو ٹایِم مےٚ چھُ باسان ٹایمٕے چھُ اکھ سُہ چیٖز یُس اِنسانس بادشاہ چھِ ہٮ۪کان بنٲیِتھ اگر اتھ ٹایِمس اِنسان قدٕر کَرِ اگر اتھ وقتس پٮ۪ٹھ تہِ کَرِ زِ ییٚمِس پزِ کَرُن یُس مقرر وقتس پٮ۪ٹھ دِنہٕ آسہِ آمٕژ سُہ پزِ أمِس کَرٕنۍ تہٕ امے وقتٕکۍ مدتہٕ سۭتۍ ہٮ۪کہِ اکھ اِنسان کیٛاہ کیاہ سے کیاہ بٔنِتھ دوٚیِم کتھ گٔے فیملی فیملی ہُنٛد چھُ أکِس اِنسانس حق بنان زِ تمن تہِ پزِ ٹایِم دیُن تِمن سۭتۍ تہِ پزِ اَصٕل پٲٹھۍ روزُن تِم ییٚلہِ أکِس اِنسانس سپوٹ چھِ کران بجہِ کھوٚت بٔڑ پرٛابلِم تہِ چھِ لکٕٹ اکھ پرٛابلِم بنان کانٛہہ تہِ مسلہٕ باسُن گوٚژھ آرام سان تَمہِ پرٛابلِم منٛز ترٛیِم چیٖز گوٚو علم کیٛازِ بہٕ چھُس اکھ سِٹوٗڈنٛٹ وٕنکٮ۪ن مٲنۍ کٲمٕے چھِ علم حٲصِل کَرُن تمہِ موٗجوٗب چھِ مےٚ باسان علم ہسا چھُ وارِیاہ زیادٕ ضروٗری گوٚو یِم چھِ کیٚنٛہہ چیٖز یِمن زن وارِیاہ زیادٕ وٮ۪لوٗ چھُ